یُس وُنکؠنُک دور چھُ اتھ منٛز کیٛاہ چھُ اَسہِ چھُ مَطلَب پَنُن مذہَب پوٗرٕ پٲٹھۍ مٔشروومُت تِکیٛازِ یُس اَسہِ یہِ سوشَل میٖڈیا آو یا یور یہِ ٹوٗرِزَم وُورِزٕم آو اِنسان چھُ مَطلَب سَراوڈِنٛگ وُچھان چھِ یُس باقٕے لوٗکھ یُتُھے اَپناوان چھِ یہِ مَطلَب وِیسٹٲرٕن یا تِم چھِ تِمَن ہُنٛد ڈرٛس اَپ چھِ اَسہِ تٮُ۪تھ کہِ کہِ گژھان چھُ بِیٛاکھ تہِ چھُ گژھان تَمہِ سٟتۍ کہِ بہٕ تہِ کَرٕہا یہِ یُس اَسہِ یہِ سوشَل میٖڈیاہَس پؠٹھ وُچھان چھِ یِم چیٖز پَتہٕ چھِ أسۍ یوٚہَے اَپناوان اَمہِ سٟتی گوٚو سون یہِ مَذہَب چھُ یہِ مٔشوو اَسہِ پوٗرٕ پٲٹھۍ یا چلو یہِ چھِ یہِ یِتہٕ وۅنۍ تہِ چھُ پتہٕ چھُ کیٛاہ چھُ وَنان آ تِتھۍ تہِ چھِ وُنہِ تہِ سانہِ جَنریشَن منٛز چھِ وُنہِ تہِ تِتھۍ لوٗکھ یِم وُنہِ تہِ چھِ مَطلَب اگر تِم کران تہِ چھِ کیٚنٛہہ چلو تِم چھِ ویسٹٲرٕن آسان گوٚو یہِ کَتٮ۪تھ چھِ اَپناوان مگر تِم چھِ وُنہِ تہِ مَطلَب پَنٕنۍ پَنُن پانٛژھ وَقٕت نؠماز تھاوان جٲرِی کوٗشِش کران کہِ نہَ اَسہِ گوٚژھ نہٕ سُون مَذہَب گوٚژھ نہٕ اَمہِ سٟتۍ وِؠسٹٲرٕن چیٖز یُس تہِ سوشَل میٖڈیا آو یا زِ زِ یُس یہِ ماحول چھِ اَمہِ سٟتۍ گوٚژھ نہٕ اِیٚفؠکٹ گَژُھن سون مذہَب کِہیٖنٛۍ نہٕ تِم چِھ کران کوٗشِش مگر واریاہ چیٖز چھِ مَطلَب یُس أسۍ وُچھان چھِ یا یُس یہِ سوشَل میٖڈیا چھُ اَمہِ سٟتۍ گٔیہِ واریاہ تبٲہِی تِکیٛازِ اِنسان چھُ وُچھان واریاہ چیٖز تٔمِس چھُنہٕ باسان یہِ پَتہٕ کہِ مطلَب تٔمِس چھُ باسان چلو بہٕ تہِ کرٕ یِی مگر تٔمِس چھِنہٕ باسان تَمہِ سٟتۍ تٔمۍ سٕنٛدِ مَذہَبَس پؠٹھ کُس اَثر چھُ اَمہِ سٟتۍ پؠوان تٔمِس چھِ مشان سورُے سُہ چھُ لاگان تی کَرُن یِی سوشَل میٖڈیاہَس پؠٹھ وُِچھِ تہٕ واریاہ چھِ تِم تہِ یہِ فار اؠگزامپُل یِم سِکرٛال چھِ کران بَچہِ کیٚنٛہہ وِیڈیو یِوان اَصٕل اَصٕل وِیڈیو چھِ وُچھان تِہٕنٛدِس دِلَس منٛز چھُ خٲہِش گژھان کہِ نہَ اَسہِ چھِ پنٕنہِ مَذہَب نِش دور گٲمٕتۍ اَسہِ پَزِ تِہٕنٛدِس دِلَس منٛز چھِ سُہ تھوڑا زیٖر لگان کہِ نہَ اسہِ چھُ پَنُن مَذہَب مٔشِتھ گوٚمُت اَسہِ پَزِ پَنُن مَذہَب پَزِ پَزِ اَسہِ یاد تھاوُن اَسہِ پَزَن پانٛژھ وَقت نؠماز پَرُن اَسہِ پَزِ نہٕ اوٚکُن یہِ تہِ سوشَل میٖڈیا ووشَل میٖڈیا چھُ اَسہِ پَزِ نہٕ اَمہِ سٟتۍ پَنُن مَذہَب یِی چھُ اَسہِ پَزیا اَمہِ سٍتۍ اِیٚفِؠکٹ کَرُن کِہیٖنٛۍ نہٕ یا أسۍ چھِ وُچھان نیٚبرٕ چھِ آسان مَطلَب یِم سۅ یہِ سورُے مَطلَب یہِ نہٕ سٲنِس مَذہَبَس منٛز چھُ یِی تہِ چھُ آسان گژھان یہِ چھُ اَسہِ آسان یہِ چھِ کامَن یہِ چھِ وۅنۍ چلوسٲرِی چھِ کران چلو بہٕ تہِ کَرٕ یِی اَمہِ سٟتۍ چھِ سون یُس یہِ مَذہَب چھُ یہِ چھُ باقِیَن باقِیَن اِنسانَن تہِ اِیٚفِؠکٹ کران